اَلسَلامُ عَلیکُم وَرحمَتہ اللہِ تعالیٰ وَبَرَکاتہ اسہِ حظ چھُ ٲنٛدۍ پٔکۍ واریاہ ہمساے پانٛژَن ہمسایَن ہُنٛد ناو چھُ یتھ کَنۍ گُلہٕ کاک سُلہٕ کاک حَبہٕ کاک نَبہٕ کاک تہٕ عَہد کاک باقٕے وَسَلام